اگر بہٕ ہیٚلپ فُل ایپن ہٕنٛز کتھ کرٕ فیس بُک چھَس بہٕ صُبحٲے استعمال کران یہِ وُچھنہٕ خٲطرٕ کہِ دُنیاہس منٛز کیاہ سپدان چھُ آز کیاہ نوٚو اپ ڈیٹ مِل مےٚ بیٚیہِ چھَس بہٕ مِنترٛا چھےٚ اَکھ ایپ ییٚمہِ پٮ۪ٹھ بہٕ پَلو چھَس اَنان بیٚیہِ وَنہٕ بہٕ اِنَسٹاگرٛام چھُ تمہِ پٮ۪ٹھ تہِ چھِ أسۍ واریاہ چیٖز وٕچھان کہِ آز کوٚت چھُ ووتمُت فیشَن ٹرٛٮ۪نٛڈ کوٚت چھُ ووتمُت بیٚیہِ چھِ واریاہ ایپٕس امہِ علاوٕ یِتھ کٔنۍ بہٕ وَنہٕ شاپسی چھِ سپوٹِفاے چھِ ییٚمہِ پٮ۪ٹھ أسۍ میوٗزِک ہٮ۪کو بوٗزِتھ واریاہ چیٖز چھِ یِژھ ایپلِکیشَن چھِ یِم أسۍ مَدد وار چھِ دۄہَے ثٲبِت گژھان